ییٚلہِ سٲنِس گَرَس منٛز کینٛہہ بٔڈ دعوت چھِ آسان یا أسۍ وَنو خاندَر چھُ آسان تہٕ آب چھُ تَتہِ ضروٗرِی اَکھ ضروٗرِی استعمال گژھن وول چیٖز تہٕ اَتہِ چھُ لَگان واریاہ زیادٕ آب ضروٗرَت اگر بہٕ خاندرٕچ کَتھ کَرٕ خاندرَس منٛز چھُ آسان یِم عام خاندَر سٲنِس گامَس منٛز یا سٲنِس گَرَس منٛز چھِ گَژھان تَتہِ چھِ نَفَر ترٛےٚ ہَتھ کھٮ۪وان بَتہٕ تقریٖباً تقریٖباً ترٛامہِ ہَتھ ڈۄڈ ہَتھ چھُ آسان تَتہِ نَفَر کھٮ۪وان بَتہٕ تَمہِ خٲطرٕ چھِ اَسہِ آب واریاہ ضروٗرِی آسان تہٕ أسۍ چھِ سِنٹٮ۪کسَس منٛز یِم بٔڈ سِنٹٮ۪کس چھِ آسان تِمَن منٛز چھِ أسۍ أسۍ آب سۄمبراوان تہٕ سُہ چھِ أسۍ اَنان یُس آب اَتھٕ پٔٹھراونہٕ خٲطرٕ یُس تَش نارٮ۪ن منٛز چھِ أسۍ تھَوان تَش تہٕ تَش نارٮ۪ن منٛز سُہ چھِ اَنان أسۍ کۄلہِ پٮ۪ٹھ مگر یُس چٮ۪نہٕ خٲطرٕ آب چھُ آسان سُہ چھِ أسۍ اَنان نَتہٕ اَنو أسۍ سُہ ناگہٕ پٮ۪ٹھ نَتہٕ اَنو سُہ أسۍ کیرِ پٮ۪ٹھ یا اَز چھِ یِم خاص خاص پٔژھ چھِ آسان تِمَن ہںٛدۍ خٲطرٕ چھِ أسۍ تھَوان یِم بِسلٔری واٹَر چھِ آسان بِسلٔری واٹَر بٲتلہٕ مِنرَل واٹَر سُے چھِ أسۍ تھَوان تِمَن خٲطرٕ تہٕ یُس بیٚیہِ عام پَژھٮ۪ن لَگہِ ترٛیش ویش سُہ چھِ اَسہِ چھِ آسان نَتہٕ آسہِ نَلکہٕ آب نَتہٕ چھُ آسان اَسہِ سانہِ خٲطرٕ یُس یہِ چھُ کیر آب یا چھِ آسان ناگہٕ آب سُے چھِ سۄمبراوَن سُے چھِ دِوان یِمَن پَژھٮ۪ن خٲطرٕ اَتھٕ پٔٹھراونہٕ خٲطرٕ تہٕ تَمہِ خٲطرٕ چھِ أسۍ کۄلہِ ہُںٛد آب استعمال کَران